روٗرَل اٮ۪ریاز یعنے کہِ گام اَگر أسۍ وٕچھو اَنڈیاہَس منٛز چھِ ساروی کھۄتہٕ زیادٕ آبٲدی ؤنکٮ۪نَس گامنٕے منٛز لگ بگ چھِ یِوان ؤنکینَس وٕچھنہٕ کہِ وُہ پٔرسَنٹ لوٗکھ چھِ ؤنکٮ۪نس گامَن منٛز روزان اِنڈیاہَس منٛز گوٚو سَپوٹسہٕ سۭتۍ اَتِچ زانکٲری تھاوٕنۍ چھےٚ ضروٗری تِکیازِ یہِ مہ سَمجھٕے گامٕکۍ لوٗکھ چھِ آسان تِم تِم چھِنہٕ زیادٕ اَتھ کُن سَپوٹسَس کُن آسان کیٚنہہ تِم چھِ زیادٕ زٔمیٖندٲری کُنُے آسان تِکیازِ تَمہِ آیہِ چھِنہٕ فٮ۪ملی سَپوٹ تہِ نہٕ آسان کِہیٖنۍ اَگر اِنسان چھُ زٮ۪وان أمِس چھُ گۄڈٕنٮ۪تھٕے آسان پانے زینُن تَمہِ آیہِ چھُہٕ سُہ بٮ۪ک گروُنڈ چھُنہٕ آسان اِکنامِک

سَپوٹس اَگر یِتھ پٲٹھۍ شَہرَن منٛز یا اَصٕل سِٹیٖزَن منٛز چھُ یِوان گِندانہٕ تِتھٕے پٲٹھۍ پَزِ گورمینٹَس سَپوٹٕس پرٛموٹ کَرُن گامَس منٛز اَگر أسۍ وٕچھو ؤنکینس گوٚرمٮ۪نٹ چھُ ؤنکٮ۪نس کوٗشِش کران کہِ یِم چھِ اٮ۪کٮ۪ڈمی کھولان گورمٮ۪نٹ اٮ۪کڈمی فری آف کاسٹ یِم چھِ وٕنکٮ۪ن کوچِنگ سٮ۪نٹر کھولان گامَن منٛز کہِ دَپان أسۍ کرو پرٛموٹ وٕنکٮ۪نَس سَپوٹٕس گامَن منٛز تِکیازِ گامن منٛز ہسا چھِ را مٮ۪ٹٮیٖریَلٕے زیادٕ آسان تہٕ میٲنۍ ووٚنۍ چھُ اَگر اَتہِ چھا اٮ۪گرِکَلچرَل مٮ۪ٹیٖریَل چھِ اتہِ آسان مَگر باقٮ۪ن ہنز چھِ اتہِ کِلت آسان یِتھ پٲٹھۍ اَگر أسۍ وٕچھو تَمہِ آیہِ چھِنہٕ ڈٮ۪لَپمٮ۪نٹ گروڈَن ہٕنز گراوُنڈ چھِ اٮ۪وٮ۪لٮ۪بٕل مَگر فٔرنِش چھُنہٕ کران کِہیٖنۍ گوٚرمٮ۪نٹ یہِ چھِ پرابلِم کہِ أمۍ سۭتۍ روزِ یُس یہِ گامُک لَڑکہٕ چھُ یہِ روزِ ٹھیٖک اَتھ چھِ وٕنکٮ۪نس مین اِمپارٹَنٕس دِنۍ گامَن منٛز اٮ۪کٮ۪ڈمِک سٮ۪نٹر چھِ کھولٕنۍ کوچِنگ سٮ۪نٹر چھِ کھولٕنۍ یِتھ پٲٹھۍ اَگر أسۍ وٕچھو گامَن منٛز چھِنہٕ تَمہِ آیہِ آسان ٹرانَسپوٹُک تہِ فٮ۪سَلٹی کِہیٖنۍ اِنفِراسٹرکچر چھُنہٕ آسان کِہیٖنۍ ڈیٹٕس واے کہِ گامٕکۍ لوٗکھ یِم چھِ تِم چھِ سَپوٹسَس منٛز پَتھ گژھان تہٕ یِہوے وَجہہ چھُ کہِ گامٕکۍ لوٗکھ چھِنہٕ کَمپیٖٹ ہٮ۪کان شہرٕ کِس سۭتۍ کٔرِتھ کِہیٖنۍ تِکیازِ ییٚلہِ شَہرُک چھُ گۄڈٕنٮ۪تھٕے یہِ آسان سُہ چھُ پانژھ شیٚے وُہُر آسان تٔمِس چھُ اٮ۪جُکٮ۪شَن سِسٹم دِوان تٔمِس چھُ سَپوٹٔس دِوان مَگر گامُک چھُ آسان اَتٮ۪تھ تہِ پَتھ یہِ چھُ دۄنوٕنی نِش آسان پَتھ أمِس چھُنہٕ کُنٕے آسان اٮ۪وٮ۪لٮبٕل اٮ۪وٮ۪لبٕلٹی آسان گوٚو اَسہِ گورمٮ۪نٹس پَزَن وٕنکٮ۪س اٮ۪وٮ۪رنٮ۪س کٮ۪مپٕس کھولٕنۍ أمِس پَزَن وٕنکٮ۪س چیٚمپٮ۪نِٮ۪ن کَرٕنۍ کَرٕنۍ سٹارٹ یا وٕنکٮ۪س أمِس پَزَن کوشَنٕریٖز سٹارٹ کَرٕنۍ کہِ کیاہ پَزِ گامَن منٛز کَرُن تہٕ کیاہ نہٕ پَزِ گامَن منٛز کَرُن آل راوُنڈ دٮ۪ولاپمٮ۪نٹ پَزِ وٕنکٮ۪س گوٚرمٮ۪نٹس کرٕنۍ اَتھ مُتعلِق یِتھ پٲٹھۍ اَگر أسۍ وٕچھو شَہرَن منٛز اَگر کانہہ چھُ بَچہٕ چھُ گوٚو أمِس چھُ سَپوٹسَس أمِس چھِ فٮ۪سَلٹی اٮ۪وٮ۪لٮ۪بٕل أمِس چھےٚ گراونڈٕچ فٮ۪سَلٹی اٮ۪وٮ۪لٮ۪بٕل یہِ چھِنہٕ گامہٕ کِس اٮ۪وٮ۪لٮ۪بٕلٹی کِہیٖنۍ نہٕ یہِ چھُنہٕ سوشلی ہٮ۪کان اِنٹرٮ۪کٹ کٔرِتھ کِہیٖنۍ یِہٕے پرابلِم چھِ أمِس گژھان کہِ یہِ چھِنہٕ ہٮ۪کان پتہٕ برونہہ کُن کَمپیٖٹ کٔرِتھ کِہیٖنۍ تہٕ گوٚرمٮ۪نٹَس پَزِ دِیان دیُن کہِ سُہ کَرِ اَتھ گامَن منٛز تہِ کرِ فٮ۪سَلٹیٖز یا گژھان چھِ وارٕ وارٕ مَگر اَمہِ کھۄتہٕ چھِ زیادٕ کوٗشِش کَرٕنۍ اَوٚپرچھُنٹیٖز چھِ أکِس سٹوٗڈَنٹس دِنۍ سکوٗلَن منٛز چھِ اَلگ یِم کٮ۪مٮ۪ن سٹارٹ کَرٕنۍ سٹارٹ کَرٕنۍ تہٕ